اسلام وعلیکُم تُہۍ چھُو جِناب ٹھیٖک شُکُر الحمدُ اللہ تۄہہِ پرٛزنوہوس نہٕ بہٕ کیٚنٛہہ بہٕ چھُس یِتھٕ پٲٹھۍ حظ طاہِر صٲبُن چھُس بہٕ فادر حظ یُس تۄہہِ سکوٗلَس منٛز چھُ پَران نایِنتھٕ کٕلاسَس آ جِناب تٔمۍ ما آسہِ تۄہہِ سۭتۍ کَتھ کٔرمٕژ تٔمۍ ما آسہِ تۅہہِ ووٚنمُت کہِ مےٚ چھِ یِتھٕ پٲٹھۍ آ مےٚ چھِ پۄپھتٕرِ بیٚنہِ خانٛدر تہٕ مےٚ لیٖو آ آ تٔمۍ وۅنۍ آو سُہ ٲدۍ سکوٗل پٮ۪ٹھٕ تہٕ تٔمۍ ووٚن مےٚ تورٕ دوٚپُن ہے مےٚ ووٚن یِتھٕ پٲٹھۍ ٹیٖچرَس تہٕ تٔمۍ ووٚننَم دوٚپُن مےٚ توتہِ کَرنٲوزٮ۪ن مول مےٚ سۭتۍ اَکہِ لَٹہِ کتھ آ ولہٕ وۅنۍ چھُ مےٚ عرضہٕ ہنا عرضہٕ ہنا ٲسۍ مےٚ یِتھٕ پٲٹھۍ مےٚ حظ چھِ ہمشیرس حظ خانٛدر وۄنۍ چھِ مےٚ تٔمِس چھُ تٔمِس چھُ تٔمِس چھُ نہٕ بِچار تٔمِس چھُ نہٕ مٲنِو تُہۍ گَرَس منٛز تٮُ۪تھ حِساباہ کِتاباہ کیٚنٛہہ مٲنِو تُہۍ گَرَس منٛز تٮُ۪تھ نَفرا یُس تٔمِس سمبالہِ ہا ہُہ کَریا یہِ کَریا اَتھ منٛز چھِ آسان تۄہہِ چھِ پَیی اَز کہِ اتھ مَنٛز کوتاہ کامہِ چھِ آسان کَرٕنۍ وۄنۍ چھُ یِہےَ أمِس چھ جان پۄپھِ سۭتۍ وۅنۍ ووٚن أمِس پوٚپھِ ژٕ یی زِ سُلی گۄڈے یی زِ کامہِ چھےٚ ییٚتہِ تَمکہِ موٗجوٗب تَمکہِ موٗجوٗب سوزنایے مےٚ لیٚکھنایے مےٚ یہِ ایپلِکیشَن تہِ مےٚ دوٚپے ہَفتَس کھنٛڈَس یا ژوٚرُے تہِ اگر میلٮ۪س آ لیٖو سُہ روٗزِہے أمۍ سٕنٛدِ خٲطرٕ بہتر

آ بِلکُل بِلکُل بِلکُل بِل جِناب جِناب بہٕ چھُس سَمجھان تُہٕنٛز کَتھ مےٚ چھُ یِوان سَمجھ کہِ اَتھ منٛز چھُ نہٕ تۄہہِ کانٛہہ پَنُن آ پَنُن پانَس خٲطرٕ فٲیدٕ کیٚنٛہہ یہِ چھُ بَچہِ سٕنٛدِ خٲطرٕے فٲیدٕ بہٕ چھُس سُہ تہِ سَمجان مگر بہٕ چھُس تۄہہِ یہِ گارَنٹی دِوان کہِ سُہ کَرِ کٲم یۄس تہِ یہِ تٔمِس کٲم مِس گژھِ یا یاد آسٮ۪س کَرُن سُہ کَرِ سُہ اَصٕل پٲٹھۍ یہِ چھُس بہٕ تۄہہِ ذِمہٕ دار تتھ

ٹھیٖک چھُ ٹھیٖک چھُ اَوا

یِم چلو شُکریہ شُکریہ جِناب بہٕ کَرٕ کٲم بہٕ یِمہٕ وۅنۍ صُبحس سکوٗلٕے تہٕ بہٕ سَمکھٕ أتی تۄہہِ بہٕ اَنہٕ سۭتۍ لیٖو ٹھیٖک چھُنا چلو جِناب اسلام علیکُم